سٲنِس ماشرَس منٛز چھِ اَز مطلب واریاہ واریاہ کامہِ چھِ اَسہِ چھِ اَسہِ آسان پَکنٲو پَنٕنۍ کٲم برونٛٹھ آرِ کٲم تِلہٕ کٲم سٕژٕ کٲم شالہٕ کٲم یہِ مطلب وۄنۍ چھِ گورمِنٹَن اَسہِ سکیٖم اَکھ دِژمٕژ ایس ایچ جی صیلٔف اۭں سیلف ہیلٕپ گرُپ تَتھ منٛز چھِ أسۍ دہ دہ باہ باہ کورِ أسۍ چھِ تَتھ سیوِنٛگ کَران رؠتہٕ پَتہٕ رؠتہٕ ہَتھ ہَتھ رۄپیہِ بیٚیہِ چھِ أسۍ تورٕ ہَتھ ہَتھ رۄپیٚیہِ گورمؠنٛٹ دِوان بینِفِٹٕہٕ تِم چھِ اَسہِ دِوان تورٕ لون تَتھ چھِ أسۍ لونَس پیٚوان مطلب کانٛہہ تہِ یوٗنِٹ ایسٹیبلِش کَرُن چاہے أسۍ پھِتھ کامہِ پؠٹھ کَرو چاہے أسۍ مطلب کُس کار کَرو سُے کار چھِ أسۍ برونٛٹھ پَکناوان تَتھ چھِ أسۍ لَچھ رۄپیہِ تِم گۄڈنیُک قصہٕ ترٛاوَان ییٚلہِ أسۍ تَتھ ٹھیٖک پَکو دوٚیِم قٔصتہٕ چھِ پَتہٕ تِم أسۍ زٕ لَچھ ترٛاوان ترٛیِم قٕ چھِ پَتہٕ تَتھ تِم ترٛےٚ لَچھ ترٛاوَان اِتھے پٲٹھۍ چھِ تِم ہُراوَان ہُرراوَان یوٗتاہ أسۍ گۄڈنِکِس قصتَس ٹھیٖک پَکو گۄڈنِکِس اِنسٹالمینٛٹ ٲسۍ تیوٗتاہ چھِ اَسہِ پَتہٕ تِم بڑراوان وَنۍ آرِ کٲم گٔے عام تَتھ ٲسۍ أسۍ گۄڈنؠتھ دِوان ترٕٛہ رۄپییہِ پھُچہِ پَتہٕ ہُری ہُری ہُری گٔے یوٚتامَتھ پَنژاہ اَز چھِ دِوان ہَتھ تہِ شیٖتھ تہِ نَمَتھ تہِ ییٚمِس یُتھ نہ مطلب ریٹٕچ پاے اَسہِ تٔمِس تیُتھ چھُ دِوان ریشمہِ چھِ اَسہِ شیٖتھ رۄپییہِ دِوان یا رقامہِ چھِ اَسہِ دِوان یِم دُہٲٹھ چہِ سَتَتھ رۄپیٚیہِ مطلب اۭں دُہٲٹھ چھِ أڑۍ دِوان سَتَتھ چھِ أڑۍ دِوان پَتہٕ گٔے تِلہٕ کٲم تِلہٕ کٲمہِ چھِ أسۍ تولہٕ وٲرۍ یِوان لاگنہٕ تِلہٕ کامہِ منٛز چھِ اَسہِ واریاہَن اَتھ تِلہٕ کامہِ چھِ مطلب واریاہو قٕسمو چھُ تِلہٕ یِوان اکھ چھُ سُہ زگ یِوان بیٛاکھ چھُ واریاہ اَصٕل یِوان سداہ شیٚتھ رۄپیہِ چھِ أسۍ تولَس ہؠوان سد وۄنۍ یُس پَنُن آسہِ سُہ چھُ تٔمِس یِتھٕے پٲٹھۍ سُہ چھُ دپان مےٚ ترٛٲیِو مےٚ لٔگۍ زیو رۄپیَس ترٛؠن ساسَن تہٕ پَتہٕ چھِس زٕ تول ڈاے تولہٕ گژھان تِلہٕ وۄنۍ پَنٕنٮ۪ر موٗجوٗبَن تِم چھِ دَپان وَنۍ ہُہ تہِ یہِ تہِ بیٚیہِ چھِ سٕژ کٲم أسٕژ کامہِ پؠٹھ چھِ مطلب آز گۄڈٕنؠتھ ٲسۍ پھِراکیَزار اَنَان أسۍ یِتھَے پٲٹھہِ سادٕ پٲٹھہِ سُوان وۄنۍ درٛاہیہِ ڈِزایِن درٛایہِ چندٕ چھِ ترٛاوان پؠنٛٹ ٹایپ چھِ پٕلازو چھِ سُوان یہِ چھِ جامہٕ چھِ سُوان برونٛٹھ ٲسۍ کِرٛپ کران أنٛدٕرۍ کِنۍ تہٕ یہِ ٲسۍ نہٕ سونٛچان کہِ اَتھ چھِ پَن نیران ہُہ چھُ گژھان یہِ چھُ گژھان بیٚیہِ اوس برونٛٹھ کَپُڑ تہِ یِوَن تَمے آیہِ اَز چھُ کَپُر کالہٕ چھُول صُبحن چھُنہٕ سُہ لاگُن لایق تہِ آسان کِہیٖنۍ اَز چھِ اِنٹرل کران اگر ترٛؠن ہتن چھُ فِراق اِزار تَتھ چھِ پانٛژھ ہَتھ آسان سِلاے اگر پانٛژَن ہتن چھُ تَتھ چھِ آسان شےٚ ہَتھ رۄپیہِ سِلاے یہِ چھُ مطلب یوٗتاہ ڈِزایِن آسہِ لاینِنٛگ وٲلِس چھِ الگ سِلاے یُس لاینِنٛگ روٚستُے آسہِ تَتھ چھِ الگ سِلاے یِتھٕے پٲٹھۍ چھِ شال شالہٕ کٲم چھِ اَکھ چھُ رِنٛگ پاس رِنٛگ پاس شال چھُ گژھان پَنژاہ شیٹھ سَتَتھ ساس شیٖتھ ساس لَچھ رۄپیہِ سُہ بیاکھ ہُہ یُس آسان چھُ تِلٲے ہُہ آسَان لٲگِتھ اَتھٕ کٲمٕے آسَان سوزنہِ کٲمٕے آسان کٔرِتھ بیٚیہِ چھِ تِلہٕ چھِ لاگان شالَس تَتھ تہِ چھِ ڈِفرَنٹریٹ گژھان کانی ہِنٛدۍ شال چھِ مطلب أسۍ چھِ دَپان آز چھِ فیشَن کانی ہٕنٛد شال مگر فیشنَس سۭتۍ گژھان تیوٗت پَکُن کینٛہہ فیشن چھُ جلدی خَتٔم گژھان اَنٛدوَن پؠٹھ چھِ ٲسۍ مٕتۍ سٕژنہِ کامہِ ہٕنٛدۍ اَنان یا تِلہٕ داوا چھس ٲسمٕتۍ لاگان شالہٕ کام چھِس ٲسۍ مٕتۍ کَران درٛایہِ کانی مٔنٛزی کانی پرٛنٛٹھ چھِ ہُہ ہُہ چھُ مگر پرون چیٖز چھُ پرونٕے نٔوِس منٛز کیاہ چھُ تیوٗتاہ آسان نوٚو چھُ نوٚو تہٕ پرون چھُ دَپَان پرٛانؠن ہِنٛز کَتھ یہِ نوٚو گاسہٕ کَرِ تہِ چھُ کَران پرٛون کُن اِسی لیے چھُ بیٹَر بیٹَر ساروی کھۄتہٕ زیادٕ ٹھیٖک چھُ گژھان یہِ پرانیو کوٚرمُت چھُ تہِ چھُ کَرُن اَسہِ تِتھٕے پٲٹھۍ چھُ اَسہِ تہِ پَکُن